ٹرٛانسپورٹ فیسَلٹی یُس چھ ییٚتہِ خاص کر کَشمیٖرَس مَنٛز أسۍ اگر کتھ کرو ٹرٛانسپورٹ فیسَلٹی ییٚتہِ چھِ لوکَل یُس سومو چھُ آسان سومو چھِ یِم ہَیَر کَران ٹیٛوٗرِسٹ اور یوان ایٚفوڈیبُل ریٹس پٮ۪ٹھ جیٚنون ریٹس چھِ یِمن میلان یہِ ریٹ تہٕ یِم چھِ ہٮ۪کان یہ یوٗز کٔرِتھ اگر أسۍ بیٚیہِ وُچھو گارمِنٹن چھِ ترٛٲومٕتۍ یہِ بس تہٕ تِم چھِ واریاہ بس ترٛٲومٕتۍ گورمِنٹن سُپانسٲرڑ برس بس چھِ یمن بَسَن پٮ۪ٹھ چھ تِم ٹیٛوٗرِسٹن تِم تہِ ہٮ۪کان ہَیَر کٔرِتھ تِم ہیٚکان یا کیب چھِ چَلاوان اَز یہِ چھُ نوٚو کیب ٹیٛوٗرِسٹَن خٲطرٕ اَیَرپورٹ پٮ۪ٹھ چھِ یِوان چھِ تُہۍ ڈِفرَ واریاہ واریاہ پُلیسِز چھِ ییٚتہِ ٹوٗ ٹیٛوٗرِزم یِوان چھِ پہلگام شالیٖمار نِشاط باٹنِکَل گارڑَن چشمہٕ شاہی یم چھِ واریاہَن جاین ٹیٛوٗرِسٹہٕ یِمن کیبَن مَنٛز ہُنٛز یہِ کَران یوٗز کَران تٔتھۍ ہٮ۪کان گٔژھِتھ آ یِم چھِ ایٚفٲڈیبُل پرٛایسَن پٮ۪ٹھ یِم ایٚفوڈیبُل پرٛایسِس یمن کیٛاہ چھُ یہِ یمن چھُ نہٕ زیادٕ پۅنٛسہٕ ہٮ۪وان کِہیٖنٛۍ واریاہ کم اَصٕل ریٹ یمن چھِ میلان سِٹیٹ ٹرٛانسپورٹ بَسِز چھِ ترٛٲومٕتۍ یمو پٔتِم زٕ ژور ؤری گٔے تتھ خٲطرٕ تِم چھِ اَصٕل تتھ مَنٛز چھُ یہِ یمو ترٛوومُت کیمرا ویمرا چھُ تتھ مَنٛز اَصٕل تہٕ تِم ہیٚکو أسۍ یوٗز کٔرِتھ آٹوٗ رِکشا چھِ اِی رِکشا یُس چھُ ہال ونان چھِ بیٚٹری یتھ ونان چھِ بیٹری رِکشا تم تہِ چھِ ایٚویلیبُل ایٚفوڈیبُل پرایسَن پٮ۪ٹھ ییٚتہِ پٮ۪ٹھ شالیمار اگر گَژھو رۄپیہِ ژَتجی تامَتھ ہیٚیہِ سُہ أکِس نَفرَس حالانٛکہِ شالیٖمار چھُ ییٚتہِ پٮ۪ٹھ واریاہ دوٗر نِشاط تہِ چھُ واریاہ دوٗر چشمہِ شاہی تہِ چھِ واریاہ دوٗر اتھ پٮ۪ٹھ یِہےَ رۄپیہِ پَنٛژاہ شیٹھَن پٮ۪ٹھ ہیٚکو أسۍ گٔژھِتھ یُس واریاہ ایٚفوڈیبُل چھُ ٹرٛیٚڈِشنل ویٖہکٕلز یُس چھُ بس آسہِ بَجہِ بَجہِ بَس آسہٕ برٛونٛٹھ آسان تِم مۅکلے تِمن اَز بس چھَ نہٕ خاص چلان کِہیٖنٛۍ البتہٕ کُنہِ کُنہِ روٗٹَس چھِ بس تہِ چلان أسۍ ہیٚکو سُہ تہِ یوٗز کٔرِتھ سُہ بَس تہِ اگر سُہ تہِ اگر ہَیَر کرو سُہ تہِ روزِ بہتریٖن کیٛازِ واریاہ ٹیٛوٗرسٹ تتھ مَنٛز ہیٚکان وٲتِتھ سُہ چھُ اَصٕل یا سِٹیٹ بس چھِ تتھ پٮ۪ٹھ تہِ ہیٚکان واریاہ ٹیٛوٗرسٹ ایٚبزارٕب گٔژھِتھ تہٕ سِٹیٹ تہٕ یُس وُنکٮ۪نَس ایٚویلیبُل چھِ یِژھ فیسلٹیٖز سٲنۍ فیسَلٹی چھِ واریاہ اَز ایٖزِیٖلی ایٚویلیبُل کَشمیٖرَس مَنٛز